اَسلامُ علیکُم سر تُہۍ چھُو حظ ٹھیٖک صحت چھِ حظ ٹھیٖک اَہَن حظ ٹھیٖک یعقوٗب صٲب چھِو حظ آ سَر اٮ۪کچٕوٕلی حظ سَمکھاے مےٚ نَفَر اَکھ تٔمۍ حظ وون مےٚ تُہُنٛد حظ تُہۍ چھُو یِمہٕ چھِنہٕ حظ اَسہِ لا أسۍ حظ چھِ فارمَر اَکھ حظ أسۍ چھِ گَرِ کران سبزی وغیرہ باغَس سۭتۍ تہِ آز چھِنہٕ حظ یِوان آز چھِ یِوان یِم کٮ۪مکَل کھادٕ وغیرہ چھِ یِوان آ تہٕ یِم مےٚ بوٗز تُہۍ چھُو کٔنان اَتہِ تُہۍ چھُو بناوان آرگٔنِک گَری چھُو تُہۍ یِم

ٹھیٖک حظ

اَسہِ حظ چھِ اٮ۪کچٕوٕلی ییٚمہِ خٲطرٕ حظ أسۍ چھِ کران حظ گَرِ کٲم تہٕ أمِچ اَسہِ چھِ باغ حظ تٔمۍ خٲطرٕ چھِ اَسہِ ضوٚرَتھ حظ یہِ ۂے آرگٔنِک مطلب کھادِ بغٲر یہِ تۄہہِ اَتہِ چھُو نہ حظ بناوان ییٚمہِ سۭتۍ فٲیِدٕ میٚلہِ یَتھ نہٕ کیٚمِکَل سۭتۍ آسہِ چھُو نا تُہۍ اَہَن حظ آ اَہَن حظ آ

اچھا اچھا اچھا

تَتھ

نہ حط اٮ۪ڈ نہٕ حظ وُچھ نہٕ کیٚنہہ اٮ۪کچٕوٕلی حظ اوسُس بہٕ أکِس نفرَس سۭتۍ اوسُس بہٕ کَتھ کران أتھۍ بارَس منٛز کہ آز چھِ گژھان یہِ کھآد وغیرہ تہٕ أمۍ سۭتۍ چھِنہٕ گژھان ٹھیٖک کیٚنہہ تٔمۍ حظ وون مےٚ تُہُنٛد چلو ٹھیٖک حظ چھِ وَلہٕ حظ بہٕ حظ کَرٕ ہُتیٚتھ حظ کَرٕ بہٕ ٹھیٖک حظ ٹھیٖک حظ چلو شُکریہ شُکریہ بَس حظ بَس حظ شُکریہ شُکریہ